اَسہِ چھُ کِچنس منٛز رایِس کُکر یَتھ منٛز بَتہٕ چھِ موج رَنان أسۍ چھُ کِچنس منٛز پَلیٹ یَتھ منٛز بَتہٕ چھُ یِوان کھٮ۪نہٕ أسۍ چھُ کِچنَس منٛز بالٹیٖن یَتھ منٛز تریش چھِ تھاوان أسۍ چھُ کِچنَس مںٛزح گِلاس یَتھ منٛز أسۍ تریش چھِ چیوان اَسہِ چھُ کِچنَس منٛز چمچہٕ ییٚمہِ سۭتۍ أسۍ کانہہ چیٖز چھِ کھٮ۪وان أسۍ چھُ کِچنَس منٛز شراپٕچ ییٚمہِ سۭتۍ أسۍ کانہہ چیٖز چھِ ژَٹان أسۍ چھِ ژَٹان شراپچہِ سۭتۍ سَبزی أسۍ چھِ ژَٹان تَمہِ سۭتۍ فروٗٹ وغیرہ وغیرہ